کَشمیٖرَس منٛز پھیٚرَن سُووان أسۍ چھِ اَلگ اَلگ ڈِزایِن اَنان چاہے پوٚٹ چھُ آسان چاہے ووٗل چھُ آسان چاہے پَشمیٖن چھُ آسان چاہے وَلویٹ چھُ آسان تِمَن چھِ أسۍ پَتہٕ تِلہٕ کران تِمَن چھِ أسۍ مِشیٖن تِلہٕ کران مگر تَتھ چھُ لَگان کَم ٹایم تَتھ چھُ کَم ٹایم نیران لَگَان تہِ چھُ کَم ٹایم اَگر أسۍ اَتھہٕ تِلہٕ تَتھ لاگو سٕژنہِ تِلہٕ تَتھ چھُ لَگَان اسہِ ریٚتھ سُہ چھُ گژھان سَجوُن تہِ تہٕ تَتھ چھُ واریاہ ٹایم سُہ تَتھ چھُ واریاہ پرٛیٛو ترٛاوان بیٚیہِ چھِ لاگان أسۍ آرِ کٲم آرِ سۭتۍ بیٚیہِ چھِ أسۍ سٕژنہِ کٲم لاگَان بیٚیہِ چھِ أسۍ تِمَن پیچ لاگان پھیٚرنن مۄختہٕ چھِ لاگَان سُہ تہِ چھِ لاگان سٕژنہِ سۭتۍ مۄختہٕ بیٛاکھ چھُ دَبکہ ونان تَتھ سُہ تہِ چھِ لاگان مِشیٖن سۭتی وۄنۍ گوٚو تَتھ سُہ چھُنہٕ تیٛوٗت سَجوُن گژھان یوٗت اَتھہٕ تِلہٕ چھُ گژھان یُس سٕژنہِ سۭتۍ چھُ یِوان اَتھہٕ تِلہٕ لاگنہٕ سُہ چھُ واریاہ کیٚنٛہہ بہتریٖن گژھان سُہ چھُ واریاہ کیٚنٛہہ شوٚو دِوان بیٚیہِ چھِ أسۍ فراق یَزار سُووان پٕلین فِراق یَزار تِمَن چھِ أسۍ سٕژنہِ کٲم کران تِمَن چھِ أسۍ تھڈِ بَناوان تِمَن تہِ چھِ پوٹ لاگَان کُنٛجَن پٮ۪ٹھ چھِ تِمَن پوٹ لَاگان تِمَن فِراقن بیٚیہِ چھِ تِمَن تھڈِ بَناوان بیٚیہِ چھِ تِمَن فِراقَن اَتھہٕ تِلہٕ تہِ لَاگان وَلویٹ فِراق چھِ أسۍ سُووان تِمَن چھِ أسۍ اَتھہٕ تِلہٕ لاگان تِم چھِ واریاہ سَجوُن گژھان شال تہِ چھِ شالَن تہِ چھِ أسۍ کران اَتھہٕ کٲم تِمَن چھِ أسۍ تِلہٕ لَاگان تَلہٕ کٲم کران سٕژنہِ سۭتۍ تِمَن چھِ سٕژنہِ کٲم تہِ گژھان شالَن تِم تہِ چھِ گژھان واریاہ سَجھوٕنۍ زیٛادٕ چھِ بہتریٖن گژھان تِمَن اَتھہٕ تِلہٕ شالَن بیٚیہِ چھِ تِمَن گژھان آرِ کٲم تہِ شالَن سٕژنہِ کٲم تہِ چھَکھ گژھان تِم تہِ چھِ گژھان واریاہ سَجوٕنۍ پٕلین چھِ آسان شال